وعلیکُم سلام آ ٹھیٖک تُہۍ چھُوا ٹھیٖک فارمٲیتو کٕم چھِو آ آ کوٚت چھُو گژھُن پِکنِک

فِلحال حظ چھِ اَسہِ بَس سٲلِم آوُر تہٕ فِلحال حظ چھِ تِ آورٕ تہٕ وۅنۍ اگر فرصت آے تِمَن تہٕ تیٚلہِ سوزَکھ بہٕ کۭتیٛاہ نَفر چھُو تُہۍ اَچھا ٹھیٖک تۄہہِ چھُو حظ دۄنوٕنیَن جایَن گژھُن بابا ریٖشی تہٕ ہور تہٕ اَچھا ٹھیٖک فِلحال حظ چھِ بَسے آوٕرۍ تہٕ ییٚلہِٕ گژھِ منٛزٕ یَلہٕ بہٕ وَنہو تۄہہِ تیٚلہِ

نفرَس حظ ہٮ۪وان أسۍ ساڑ ترٛےٚ ہَتھ مےٚ ما چھِ وۅنۍ پَتہٕ کۭتیاہ چھِ اگر أسۍ ہُتھٕ کٔنۍ نِمو نا حظ مطلب ہُتھٕ کٔنۍ بَس تیٚلہِ ہٮ۪وان أسۍ دَہ پنٛداہ ساس رۄپیہِ حظ پیٹرول نا پیٹرول حظ تۅہہِ پَتہٕ ہٕے چھَو آ ہے نہَ مَسلہٕ ما حظ چھُ سُہ مَسلہٕ چھُ پَتہٕ گاڑِ ہُنٛد اَدٕ تۄہہِ ہے پَتہٕ ہٕے چھُ اَز تیٖل کۭتِس چھِ یِوان نہَ حظ بٔڈ بس ہَے چھِ تہٕ تۄہہِ پتہٕ ہَے کوٗتاہ تیٖل چھِ کھٮ۪وان تہٕ کَتہِ ووٚنمےَ زیادٕ تی حظ چھُو اَے نہَ حظ کیٛاہ چھِو تُہۍ وَنان اَز حظ چھُ از حظ چھُ واریاہ ہٮ۪وان

ہے نہَ حظ کیاہ حظ چھو تُہۍ وَنان پنٛداہ پنٛداہ ساس ہَے چھِ گژھان ہے پنٛداہ ساس حظ چھِ ہٮ۪وان وللہ سُہ حظ ٲس برٛونٛہہ گژھان یہِ چھُ اَز ہَے چھُ نوٚو زَمانہٕ اَز چھ حظ مانان یہِ ترٛےٚ ژور ساس رۄپیہِ برٛونٛہمِس زَمانَس منٛز اوس چَلان یہِ ہَے یِہ مہٕ حظ چھُ ہُو ہُو بَس یہِ چھ ٹیٛوٗرِسٹہٕ بَس تۄہہِ آسہِ پَتہٕ ہٕے یہِ چھ ٹیٛوٗرِسٹہٕ بَس کیٛاہ چھِ تَتھ منٛز کیٛاہ فیسَلٹی چھِ آسان تَتھ منٛز ما چھِ عذاب وَذاب گژھان بیٚیہِ چھُ تیز پَکان سُہ سُہ ما چھُ پَکان ہُو مٔرۍ مٔرۍ چلو ٹھیٖک حظ چھُ اَدٕ حظ اَدٕ حظ